یُس کٲنٛسہِ اٮ۪نزایٹی چھِ گژھان یا تِم چھِ اَسہِ پَزِ تٔمِس وَنُن کہِ ژٕ تھاو پنٛنِس پٮ۪ٹھ سٮ۪لٕف کانفِڈٮ۪نٕس کیٛازکہِ سٮ۪لٕف کانفِڈٮ۪نٕس چھُ اِمپاٹٮ۪نٛٹ تہٕ تٔمِس سُہ لیٚکھِ اَگر تٔمِس کانٛہہ وَنہِ ژےٚ چھِنہٕ ژٕ چھُ لیُکھُتھ نہٕ رُت کیٚنٛہہ یا تٔمِس چھُ دَپُن کہِ نَہ مےٚ لیوٚکھ رُت مےٚ ووٚن اَصٕل میٛٲنۍ ہینٛڈ رایٹِنٛگ چھِ واریاہ اَصٕل تٔمِس چھُنہٕ تَتھ پٮ۪ٹھ اِنفٕلنٕس گژھُن کیٚنٛہہ تہٕ اَگر تٔمِس کانٛہہ سَپوٹ چھُ کَران تٔمِس چھِ تِہٕنٛز زیادٕ فیٖڈ بیک نِنۍ تۄہہِ کیٛازِ گٔیوٕ میٛٲنۍ رایٹِنٛگ خۄش تۄہہِ کیٛازِ کِتھ کٔٹھ گٔیوٕ میٛٲنۍ ہینٛڈ رایٹِنٛگ خۄش تۄہہِ کِتھ کٔٹھۍ گٔیوٕ میٛانہِ کَتھٕ خۄش تہٕ تِم چھِ تَمہِ سۭتۍ تٔمِس زیادٕ ماٹِویشَن میلان لایِک کہِ اَگر بہٕ وَنہٕ مےٚ چھِ اَکھ فرٛٮ۪نٛڈ ییٚلہِ مےٚ اَکہِ ساتہٕ اَکھ چَپٹَر لیوٗکھ کہِ أکۍ فرٛٮ۪نٛڈِ دوٚپ مےٚ دوٚپُن ژےٚ چھے ہینٛڈ رایٹِنٛگ واریاہ اَصٕل بہٕ گٔیَس مطلب واریاہ خۄش مےٚ دوٚپ نَہ أمۍ کٔرۍ دیُت مےٚ فیٖڈ بیک واریاہ اَصٕل تہٕ بہٕ گٔیَس اَمہِ سۭتۍ واریاہ زیادٕ ماٹِویٹ تہٕ مےٚ لٔج پَتہٕ ڈیری رایٹِنٛگ لیٚکھٕنۍ بہٕ ٲسٕس تِمَن دَپان کہِ بہٕ چھَس لٮ۪کھان یِتھ کَنۍ مےٚ دوٚپُکھ کٔرسیوٗ لٮ۪کھُن مےٚ پیوٚو واریاہ واریاہ ٹرٛایِز ہینٛڈ رایٹِنٛگ منٛز کہِ بہٕ گٔیَس خۄش مےٚ دوٚپ نَہ اَگر مےٚ أمۍ ماٹِویٹ کٔرٕس اَگر أمۍ بہٕ وَنہٕ بہٕ لٮ۪کھٕ بَدل بَدل رایٹِنٛگَن منٛز بہٕ وٕچھ مطلب أمِس مےٚ گژھیٛا تیٖژاہ بیٚیہِ ماٹِویشَن میلیٛا مےٚ تہٕ بہٕ گژھِ واریاہ گٔیَس بہٕ پَتہٕ تَتھ منٛز تٔمۍ سٕنٛدۍ پنٛنہِ فرٛٮ۪نٛڈِ سۭتۍ واریاہ ماٹِویٹ